اَسہِ حظ چھُ فٲیدٕ بنان دانہِ چھُ نیران سٮ۪ٹھاہ پانس سُمب یہِ نہٕ آلاوٕ بیٚیہِ حظ چھِ مٲے تہِ ووان کِوی گاسہٕ تہِ وَوان سبزی تہِ بناوان ٲلوٕ تہِ بناوان گنٛڈٕ تہِ بناوان رۄہن تہِ بناوان سٲری فٮ۪سلٹی چھِ اَسہِ گَرے ملان اَمہِ سۭتۍ اَسہِ نَہ حظ چھُنہٕ اورٕ پٮ۪وان بازرٕ اَنُن مٔلۍ کیٚنٛہہ اَسہِ چھُ نیران گَرے یِم چیٖز سٲری تہٕ مجبوٗر چھِنہٕ گَژھان کیٚنٛہہ تہِ